اَکھ دَہ ساس پانٛژھ ساس وُہ ساس اَکھ لَچھ زٕ لَچھ ڈاے لَچھ پانٛژھ لَچھ ساڑ سَتھ لَچھ دَہ لَچھ